تِم پانٛژھ نَمبر یِم دَہ پٮ۪ٹھٮ۪ن دَہَن لَچھَن درمیان یِوان چھِ تِمَن منٛز چھِ تُرٛواہ شتھ تہٕ پٕنٛژٕ پانٛژھ ساس شےٚ ہَتھ تہٕ نَمَتھ دَہ ساس سَتھ ہَتھ شیٖتھ ترٛےٚ لَچھ وُہ ساس زٕ ہَتھ تہٕ پنٛژاہ ٲٹھ لَچھ پٕنٛژٕہ ساس نَو شیٚتھ تہٕ دَہ شٲمِل